وعلیکُم السلام آ آ أسۍ چھِ ہِنَہ بیکری پٮ۪ٹھ اَہن نہٕ اۭں اۭں اچھا اچھا خانٛدرَس خٲطرٕ چھُو تۄہہِ کیک ضوٚرَتھ اۭں ٹھیٖک ٹھیٖک تُہۍ تُہۍ ؤنِو مےٚ گۄڈٕنٮ۪تھ تۄہہِ کَتھ خٲطرٕ چھُو تۄہہِ چھُوا خانٛدرَس خٲطرٕ چھُوا بٔرڈے کیک چھُوا ضوٚرَتھ کُس کیک چھُو تۄہہِ ضوٚرَتھ خانٛدرَس خٲطرٕ چھُوا ٹھیٖک ٹھیٖک گوٚو تۄہہِ چھُو خانٛدرَس خٲطرٕ کیک ضوٚرَتھ تۄہہِ چھُوا پَے أسۍ دِمو تۄہہِ اَکھ دِمو تۄہہِ أسۍ یِہوٚے وٮ۪نیٖلا فٕلیورُک کیک بیٚیہِ دِمو تۄہہِ أسۍ سِٹرابٔری فٕلیورُک تِکیٛازِ کہِ سُہ چھِ شوٗبان خانٛدرَس پٮ۪ٹھ آ آ سُہ چھِ شوٗبان خانٛدرَس پٮ۪ٹھ تہٕ تَمی موٗجوٗب چھَس بہٕ ونان کہِ بہٕ دِمو تۄہہِ سُے ہیوٗ وٕنۍ یہِ تۄہہِ باسیو کہِ تُہۍ وٕچھُو تویتہِ پانہٕ تہٕ اگر آز چھِ نٮ۪ٹَس پٮ۪ٹھ تہِ ہٮ۪کان وٕچھِتھ ڈِفرنٛٹ ٹایپٕس یِم کیکَن ہِنٛدۍ واریاہ مختلِف قٕسٕم تُہۍ ہیٚکِو وٕچھِتھ تہٕ تُہۍ ؤنۍزیو اَسہِ تویتہِ تُہۍ ترٛٲیزیو اَسہِ فوٹو أسۍ بَناوو تۄہہِ تَمی حساب آ آ تَتھ لیکھو أسۍ تِکیٛازِ کہِ یہِ چھِ خانٛدرَس خٲطرٕ تہٕ اَتھ چھِ لیکھنُے تَمۍ موٗجوٗب چھَس بہٕ ونان کہِ تَتھ لیکھو أسۍ اَصٕل پٲٹھۍ تُہۍ مہٕ ہیٚیِو سُہ ٹٮ۪نشَن کِہیٖنۍ تہٕ مگر بوٚڑ کوتاہ کیٛاہ گژھیو آسُن تۄہہِ سُہ ؤنۍزیو تُہۍ سُہ سوٗزیو تُہۍ لیٚکھِتھ مےٚ کُنہِ کاغذس پٮ۪ٹھ

آ آ آ یُس زٕ چھِ مےٚ بناوٕنۍ تۄہہِ خٲطرٕ چھِ زٕ بہ

ٹھیٖک ٹھیٖک مگر تُہۍ کٔرۍزیو کٲم تُہۍ سوٗزیو مےٚ سٲرٕے ڈِٹیٖل لیکھِتھ کُنہِ کاغذس پٮ۪ٹھ تَمی حساب بناو بہٕ بیٚیہِ تھٲیزیو یہِ تہِ لیٚکھِتھ کہِ کوتاہ بوٚڑ چھِ بناوُن کیٛاہ چھِ بناوُن ہَہ آ تُہۍ ترٛٲیِو مےٚ سُہ وَٹسَپَس پٮ۪ٹھ تہٕ تَمی حساب بناو پتہٕ بہٕ تہِ نَہ نَہ اِنشاء اللہ گژھِ اَصٕل تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کیٚنٛہہ آ آ اِنشاء اللہ اَدٕ حظ اَدٕ حظ بِہِوحظ بِہِو حظ خۄدایَس حوال اَدٕ حظ اَدٕ حظ